ہاں فرٛؠنٛڈ اَکھ چھِ مےٚ یۄس زَن فیشَن ڈِزاینِنٛگ سۭتۍ چھِ کٲم کَران تہٕ تٔمِس اوس واریاہ زیادٕ مُشکل گژھان یِتھ پٲٹھۍ پَلو کٕنٕنۍ تِکیازِ تٔمۍ سُہ مارکیٹِنٛگ اوس واریاہ مُشکل أکِس کورِ ہِنٛدۍ خٲطرٕ تٔمۍ کوٚر پَتہٕ سوشل میٖڈیا یوٗز تٔمۍ فیس بُک یوٗز اِنسٹراگرٛام یوٗز یتھ پؠٹھ تِم پنٕنۍ ایڈٕس کٔرۍ پنٕنۍ کریٹ کٔرۍ پنٕنۍ پوسٹٕز تہٕ تَمے کِنۍ لٲگۍ تِم تِم کٕنٕنۍ تہٕ وٕنکؠس چھُ سُہ ٹایم ٹایم گٔژھن آل اوَر جے اینڈ کے یا آوُٹ سایڈ جے اینڈ کے تہِ چھِ وٕنکؠن ڈؠلِور گژھان تٔمۍ سٕنٛدۍ یِم پروڈکٹس تٔمۍ سٕنٛدۍ چیٖز تہٕ سُہ چھُ وِد دَ ہیلپ آف ییٚمہِ سۭتۍ فیس بُک اِنسٹاگرٛام سوشل میٖڈیا امہِ سۭتۍ چھُ گژھان تٔمِس گوٚو تٔمِس بِزنِس منٛز واریاہ زیادٕ ہیٚلٕپ ملو تٔمِس بِزنس امہِ سۭتۍ گرو گژھنس منٛز